وعلیکُم السلام تُہۍ چھُو ٹھیٖک میڈم آ بہٕ چھَس ٹھیٖک اَصٕل پٲٹھۍ ٹھیٖک پٲٹھۍ شُکُر سٲری ٹھیٖک پٲٹھۍ اَتہِ چھےٚ سٲری ٹھیٖک بَٹوار آتھوار کیٛاہ آچھا بہٕ یِمہٕ ہہ میڈم مگر تۄہہِ چھو پَتہ مےٚ چھِ گَرِچ ذِمدٲری تہٕ مےٚ چھِ پٮ۪وان گَرِ تہِ کٲم کَرٕنۍ ییٚتہِ چھَس بہٕ آسان باقٕیَن دۄہَن أتھۍ صرف چھِ آسان بَٹوار آتھوار چھُٹی وَنۍ چھُو مےٚ تُہۍ وَنان تُہۍ یِیِو ژٕ یہِ اوٚوَر ٹایِم تَمہِ وزِ تہِ کَر وۄنۍ کِتھ کَنۍ کَرٕ تَمہِ دۄہ تہِ کیٛازِ کہِ مےٚ چھُ آسان وٕچھُن پنٛنٮ۪ن شُرٮ۪ن ہُنٛد تہِ چھُ آسان یِمَن چھِ آسان سکوٗل یِمَن چھِ اَمہِ دۄہ آسان یہِ حظ وردی پردی چھِ آسان چھَلٕنۍ بیٚیہِ چھِ آسان گَرِچہِ کامچہِ سارے مےٚ پانَے کَرنہِ بیٚیہِ چھُ مےٚ پَنُن تہِ آسان وٕچھُن پَنُن پَنٛنہِ کامہِ تہِ چھَم سارے کَرنہِ گَرٕ چھُم سنٛبالُن بہٕ ہٮ۪کنہٕ بہٕ کِتھ کَنۍ ہٮ۪کہٕ بٹوار آتھوار مےٚ گژھِ سُہ واریاہ زیادٕ ہٮ۪کٹِک

بہٕ یِم ہا بہٕ چھَس سمجان تٕہٕنٛز کَتھ مےٚ کَتہِ ووٚن مےٚ چھَنہٕ فٮ۪سَلٹی یا کُنیُک نہٕ خۄدا رٔچھٕنۍ سَختی چھےٚ مےٚ چھےٚ اَتہِ سورُے چھُ دِوان تہٕ مےٚ چھِ اَصٕل پٲٹھۍ مےٚ چھُ بَچَن وَچَن تہِ چھَس بہٕ اَصٕل پٲٹھۍ دِوان شُکُر خۄدایَس کُن تُہۍ چھُو نہٕ مےٚ مےٚ ووٚن نہٕ تُہۍ چھُو مےٚ بےٚ قدری یا کیٚنٛہہ مگر تُہۍ سَمجِو میٛٲنۍ کَتھ تہِ بہٕ چھُس مےٚ چھُ مسلہٕ چھُ یِتھ کَنۍ کہِ مےٚ چھِ پَنٕنۍ ذِموٲری گَرِ چھُ مےٚ آسان یِم تہِ گژھَن مےٚ گَرِکۍ تہِ گژھَن مےٚ ترٛاوٕنۍ یِم تہِ گژھَن نہٕ وَنٕنۍ دپَن ژٔے چھَکھ وۄنۍ اوٗری آسان باقٕیَن دۄہَن وۄنۍ کیٛاہ چھُے ژےٚ بَٹوار آتھوار یٲژ چھَکھ گَرِ آسان وۄنۍ چھُے اَمی دۄہ ژےٚ اَمی دۄہ چھُ اَمی دۄہ تہِ چھُیے ژےٚ نیرُن مےٚ چھُ مسلہٕ تی مےٚ چھُنہٕ بیٚیہِ مسلہٕ کِہیٖنۍ بہٕ یِم ہا مےٚ چھُ اٮ۪کٕسٹرٛا مےٚ ووٚن نہٕ بہٕ چھَس تُہٕنٛز کَتھ بوزان تُہۍ دِیِو مےٚ اَتھ علاوَے پونٛسہٕ سُہ چھُنہٕ مسلہٕ بٔے چھَس اَصٕل پٲٹھۍ شُکُر کھٮ۪وان چٮ۪وان اَصٕل پٲٹھۍ تُہۍ چھُو مےٚ اَصٕل پونٛسہٕ تہِ دِوان مےٚ ووٚن نہٕ سُہ چھُیی نہٕ مسلہٕ وۄنۍ چھُ پَنٛنہِ گَرُک مسلہٕ بہٕ چھَس ونان وۄنۍ چھُ مےٚ گَرِکٮ۪ن سۭتۍ چھےٚ مےٚ کَتھ وَتھ تہِ کَرٕنۍ یِم تہِ چھِ مےٚ ما ماٹِویٹ مانناوٕنۍ مطلب یِمَن تہِ چھَنَہ گژھان میٛانہِ وَرٲے پَتہٕ چھُکھ پٮ۪وان پَنٛنٮ۪نٕے اَتھَن سورُے یِمَن چھُ گژھان مُشکِلٕے وۄنۍ چھُ مےٚ پٮ۪وان وۄنۍ چھُو تُہۍ وَنان مےٚ چھُ کَمرَس دود تہٕ اَمۍ موٗجوٗب کَرٕ بہٕ بہٕ کَرٕ یِمَن سۭتۍ کَتھ مگر مےٚ چھُنہٕ باسان یِم مانَن یِم یِم گژھَن یِم وَنَن دَپَن وَنۍ چھَکھ ژٕ آسان بَٹوار آتھوارٕے کیٛازکہِ گَریُک چھُو تۄہہِ چھو پَتہٕے ییٚمِس گَرٕ بار چھُ آسان تٔمِس چھُ آسان

اَچھا ٹھیٖک چھُ میڈَم چلو تی کَرو سٲری اَصٕل پٲٹھۍ اَتہِ ٲسیٛا سٲری ٹھیٖک آسا ٹھیٖک چھُ میڈَم بہٕ کَرٕ السلام علیکُم